یُس یہِ سانہِ گامُک یوٗتھ چھُ یہِ ہسا چھُ گژھان ؤرٕک کرنہِ لسی پورہ ایریاہس منٛز لسی پورہ ایریا حظ چھُ پٮ۪وان ڈسٹرک پُلواماہس منٛز یہِ ہسا چھُ اکھ انڈسٹریل ایریاہس منٛز یِوان اتہِ ہسا چھُ واریہو قٕسمو جاب مِلان یُس اتہِ مین جاب چھُ سُہ ہسا چھُ ایٚپلس مُتلِق ملان اتہِ اتہِ ہسا چھِ ایٚپٕل کول سٹور بیٚیہِ ہسا چھِ بناوان اتہِ ایٚپلہٕ خٲطرٕ بۄکسِز بیٚیہِ ہسا چھِ بناوان ایٚپلہٕ خٲطرٕ کریٹٕس یتھ منٛز أسۍ ژوٗنٛٹھۍ چھِ پتہٕ تھوان بیٚیہِ ہسا چھ، اتہِ واریہو واریہو قٕسمو جاب ملان اتہِ ہسا چھ بیکری تہِ بناوان اتہِ ہسا چھ سیٖمٹ تہِ بناوان اتہِ ہسا چھِ بناوان واریہو قٕسمو چیٖز